وعلیکُم سَلام اَہن حظ اَصٕل پٲٹھۍ شُکُر بِلکُل بِلکُل کٔرۍتو حُکُم ٹرٛیکِنگ خٲطرٕ بِلکُل کٔژ چھِ ضوٚرَتھ

اَسہِ چھِ ٹوٗ پٔرسَنٹ تہِ فور پٔرسَنٹ تہِ تُہۍ ؤنِو تۄہہِ کُس اَکھ چھُو ضوٚرَتھ تہٕ سُے اَکھ دِمو أسۍ زیادٕ تَر بیٚیہِ کیٛاہ چھُو تۄہہِ تۄہہِ چھُو بٲتلن وٲتلن تھاوُن یا یہِ سِلیٖپِنگ بیگ سۭتۍ چلو أسۍ چھِ پرٛوایِڈ کران ہہ سٲری چیٖز چھِ أسۍ پرٛوایِڈ کران یِم تَتہِ لگان چھِ تُہۍ ؤنِو تۄہہِ کیٛاہ کیٛاہ چھُو ضوٚرَتھ کر چھُو ضوٚرَتھ بِلکُل اَڈَس منٛز اَڈَس منٛز مین مارکیٹَس منٛز بِلکُل بِلکُل ٲٹھ شَتھ رۄپیہِ چھِ پٔر ٹٮ۪نٹ پٔر ڈے پٔر ٹٮ۪نٹ ٲٹھ شَتھ رۄپیہِ آ پٔر ٹٮ۪نٹ پٔر ڈے آ بِلکُل آ ٹوٗ پٔرسَنس تہِ تہٕ فور پٔرسَنس تہِ یُس تۄہہِ مرضی سُہ اکھ نِیِو تُہۍ آ بِلکُل ریٹ تہِ چھِ یہِ وٕچھو پَتہٕ یِیِو تُہۍ فِلحال تورٕ تہٕ تُہۍ ییٚمہِ ساتہٕ نِیِو پَتہٕ وٕچھو تَمی ساتہٕ کیٛاہ کَرو بہتر تُہۍ یِیو آرام سان کیٚنہہ چھُنہٕ پَرواے ییٚمہِ ساتہٕ تۄہہِ خۄش گژھِ تِتھۍ پٲٹھۍ تہِ چھِ کٕنان اَگر تِتھۍ پٲٹھۍ تہِ آسہِ نیُن تِتھۍ پٲٹھۍ چھُ گژھان فور تھوزَنڈ تہِ تھرٛی تھوزَنڈ تہِ ڈِفرنَٹ گژھان ڈِفرنٹ ٹوٗ پٔرسَنٹ گژھان اکھ تھرٛی تھوزَنڈ تہِ بیٛاکھ گژھن تھٔٹی فایِو تھٔٹی فایِو ہٮ۪نٛڈرَڈ تہِ بِلکُل یِم چھِنہٕ ویدَر تُہۍ یِیِو تُہۍ وٕچھِو ییٚتٮ۪س دُکانَس پٮ۪ٹھ کیٛاہ آسہِ نیُن تہٕ چلو اَسلام علیکُم چلو ٹھیٖک چھِ